یِم ہَسا یِم جانوَر چھِ یِم ہَسا چھِ دِوان تِم تِم غذا یَتھ منٛز ہاے نیٛوٹرٛینٛٹ چھِ آسان یِتھ کٔنۍ دۄدھ ٹھوٗل ماز یا ووٗل چھِ دِوان بیٚیہِ کیٚنٛہہ یہِ آرگینِک یِم مینوَر چھِ دِوان یا بیٚیہِ کیٚنٛہہ یِم ڈومیٚسٹِک فیوَل ہیٚکو أسۍ ؤنِتھ تِم یا اَتھ کیٛاہ سا چھِ وَنان یِم یہِ أسۍ اِستعمال چھِ کَران یہِ ہَسا چھِ اَکھ واریاہ یہِ مین اَکھ سورٕس اِنکَم جَنریٹ کَرنُک یا تۄہہِ سا ہَسا آسو پاے یِم ٹھوٗل چھِ دۄدھ چھُ یِم ہَسا چھِ أسۍ کانٛہہ پرٛوڈَکٹہٕ بَناوان تَمہِ سۭتۍ پَتہٕ کٕنان مارکیٚٹَس منٛز یا ڈایریٚکٹہٕ ٹھوٗل سَپلاے کَران دۄدھ سَپلاے کَران یا یُس سُہ ییر چھُ ووٗل چھُ تَتھ چھِ کانٛہہ چیٖز بَناوان پَتہٕ چھُ سُہ کٕنان مارکیٚٹَس منٛز بازرَس مَنٛز چھِ سُہ کٕنان یہِ ہَسا چھُ واریاہ اَکھ مین یُس انمٕل یہِ فارَم چھُ اَمہِ سۭتۍ ہَسا چھِ أسۍ ریٚونِو کَران واریاہ زیادٕ جَنریٹ